اَسَلامُ عَلیکُم یُس مےٚ باڈی چھِ مےٚ چھِ واریاہ اَصل باڈی نہٕ چھس بہٕ زیاد مۆٹ نہٕ چھس بہٕ زیاد کَمزور بہٕ چھس دَرمیان بہٕ چھس فِٹ اَگر بہٕ مطلب صُبحَن چھس گَژھان واک کَرنہِ بہٕ زَن گژھٕ مطلب واریاہس زَن پَکہٕ بہٕ مَگر مےٚ چھُنہٕ کہیٖنۍ باسان کہِ بہٕ پٔچِس مےٚ چھُنہٕ کِہیٖنۍ باسان نہ چھِ مےٚ دَغ کَران نہ کینٛہہ نہ چھُ مےٚ مطلب کَمزوری باسان اَگر بہٕ مطلب کٲم کَرٕ مےٚ چھنہٕ کہیٖنۍ باسان بہٕ تھٔچِس اَکہِ ساتہٕ گٔیَس بہٕ ڈاکٹَرَس نِش تٔمۍ مےٚ کۆر أچَھن ٹؠسٹ مےٚ ییٚلہِ بہٕ مطلب زیادٕ فون وٕچھٕ نَزدیٖک مےٚ چھنہٕ یِوان أتھۍ کینٛہہ اَگر بہٕ زیادٕ دوٗرِ وٕچھٕ تیٚلہِ تہِ چھنہٕ مےٚ یِوان أتھۍ کینٛہہ اَگر بہٕ دَرمِیان رَٹہٕ فون تیٚلہِ چھُ مےٚ یِوان أتھۍ اَگر مطلب سکوٗل پؠٹھ سَر لؠکھِ بوڈس پؠٹھ مےٚ چھنہٕ یِوان دوٗرِ أتھۍ کینٛہہ مےٚ چھ واریاہ پرابلِم گژھان ییٚلہِ بہٕ پَتہٕ تھوٚد وَتھٕ مطلب پَتہٕ بیٚھمہٕ بہٕ تھوڑا برٛونٹھ کُن تیٚلہِ چھُ مےٚ یِوان أتھۍ دَنٛد تہِ گٔیہِ مےٚ خَراب ڈاکٹَرو ووٚن دوٚپُکھ ژےٚ چھی مطلب دَنٛد کَڑٕنۍ اَگر نہٕ ژٕ دَنٛد کڑکھ ژےٚ چھے تیٚلہِ مایَر کھؠنۍ ژےٚ چھی دَنٛد گٔمٕتۍ واریاہ خَراب بیٚیہِ چھِ اَگر بہٕ مطلب زیادٕ پَکہٕ زیادٕ بہٕ چھس مَطلب مےٚ چھِ باڈی واریاہ اَصل شُکُر خۄدایَس کُن مطلب میٲنۍ باڈی چھِ واریاہ اَصل مَگر وۄنۍ گوٚو مےٚ دۄیو چیٖزو سۭتۍ پرابلِم اَکھ دَنٛدو سۭتۍ بیٚیہِ گوٚو مےٚ أچھو سۭتۍ نَتہٕ چھِ میٲنۍ باڈی واریاہ اَصل اَگر بہٕ خَبر کیاہ کَرٕ مطلب کٲم کَرٕ کینٛہہ کَرٕ مےٚ چھُنہٕ کِہیٖنۍ باسان اَگر بہٕ دۄہس بیٚہمہٕ کھَڑا مےٚ چھُنہٕ کِہیٖنۍ باسان مےٚ چھنہٕ کَمزوری باسان کُنہِ چی میٲنۍ باڈی چھِ واریاہ اَصل واریاہ میون ہؠلٕتھ چھُ واریاہ اَصل وۄنۍ گٔیہِ مےٚ تھوڑا یِمنٕے دۄن ہٕنز پرابلِم نَتہٕ چھ میٲنۍ باڈی واریاہ اَصل